ہیٚلو اسلامُ علیکُم وعلیکُم سَلام یہِ حظ اَز حظ ییٖزیٚو أسۍ حظ چھِ زٔمیٖن دار تہٕ اَز حظ ییٖزیٚو یہِ دانٛدٕ ہوٚرِ زٕ ژور ہٮ۪تھ زٔمیٖنَس ژھُنۍ زیٚو وٲیِتھ تِم چھِ پانٛژھ شےٚ کَنال تَتہِ اَدٕ حظ سلامُ علیکُم